ہیٚلَو اَسلام علیکُم ٹھیٖک چھِوا اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہَن حظ ٹھیٖک آ آ تُہۍ چھِو سر چھِو حظ مےٚ چھُ ناو خوشبوٗ بہٕ چھَس روزان بَنٛڈپورِ مےٚ اوس گرِ کٲم مےٚ اوس تُلُن زٔمیٖن کنال کھنٛڈ مےٚ بوٗز تُہۍ چھِو کران یہِ کٲم ییٚتہِ حظ بَنو واریاہَن مۅہنِوٮ۪ن مَگر ییٚتہِ مونُکھ نہٕ کٲنٛسہِ ییٚتہِ مونُکھ نہٕ کٲنٛسے مۄہنِوۍ حظ اَز چھِ حظ یہِ دانہِ وانہِ چھۅمبان آوُر آسان سٲری ووٚنموکھ مےٚ وَنیٛاو واریاہَن دوٚپُکھ نہَ أسۍ چھِ اَز آوُرۍ أسۍ ہٮ۪کَو نہٕ زٔمیٖن تُلِتھ کیٚنٛہہ وۅنۍ حظ گٔیَس بہٕ اوترٕ ہور ماسہِ ہُنٛد ماسہِ ہُنٛد گٔیَس بہٕ اوترٕ نُس تُہۍ اوسہٕ اوترٕ تَتہِ تُلمُت زٔمیٖن اولوَن خٲطرٕ آ پَتہٕ گٔیَس بہٕ تور مےٚ دوٚپ یِتھٕ پٲٹھۍ تِتھٕے پٲٹھۍ وَنٮ۪و مےٚ تٔمِس اَسہِ چھِ زٔمیٖن تُلٕنۍ ییٚتہِ چھُنہٕ کٔہیٖنٛۍ ییٚتہِ ما بَنہِ کانٛہہ موٚزوٗر تٔمۍ ووٚن آ اَسہِ تُلُکھ اوترٕ تٔمِس چھُ ناو نِلوفر رَٹھ ژٕ بہٕ دِمے ژےٚ تٔمۍ سُنٛد نَمبر بیٚیہِ چھِی تٔمِس بیٛاکھ تہِ حظ بیٛاکھ تہِ چھَوٕ حظ آسان سۭتۍ آ تٔمۍ ووٚن دوٚپُن تٔمِس چھُ بیٛاکھ نَفر سۭتۍ سُہ چھُ تُلان وۅنۍ اوس مےٚ مَگر یہِ چھُ تھوڑا کُڈُر کُڈُر پَہم چھُ یہِ زمیٖن تُلُن اَتھ چھِ تلہٕ یِوان کَنہِ حظ تَلہٕ نیران کَنہِ حظ آ تِم چھا مےٚ کَنہِ کڈنہِ اَلگ اَتھ کنال کھنٛڈ کنال کھنٛڈ حظ آ اَگر تُہۍ اَز چھُو ییٚلَے ییٚلے چھُو حظ صُبحس صبُحَسٕے ییٖزیٚو تیٚلہِ تُہۍ بیٚیہِ ؤنِو تُہۍ ریٹ اَتھ آ تۄہہِ کوٗتاہ ہییِو ہیوٚتوٕ تۄہہِ ریٹ اوترٕ با خُدٲیی ؤنۍ زیٚو پوٚز سَتھ ہَتھ اَچھا ریٹ درٛۅگ ییٚتہِ چھُ ییٚتہِ چھُ گژھان شیٚے ہَتھ رۄپیہِ حظ ریٹ پَتہٕ اَدٕ شیٚے ہتھ رۄپیہِ حظ چھُ ٹھیٖک ییٚتہِ چھِ نِوان مطلب اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ کیٛاہ تیٚلہِ حظ ییٖزیٚو تُہۍ صبُحس

صبُحسٕے حظ ییٖزیٚوتیٚلہِ آ موسَم گژھِ ٹھیٖک آسُن ویسے یتھ اوس اوترٕ پٮ۪ٹھ اوٚبرُے اَہَن حظ اَدٕ صُبحس حظ کرو فون اَگر موسَم اوس ٹھیٖک تیٚلہِ ییٖزیٚو تُہۍ اَہَن حظ اَدٕ کیٛاہ اَدٕ حظ اَسلام علیکُم